صوٗفیانہ گٮ۪وُن روٗف صٲبٕنۍ گٮ۪وٕنۍ حٲفظ نگمایِن گٮ۪وٕنۍ چکری گٮ۪وُن تہٕ حبہٕ خاتوٗنٕنۍ گٮ۪وٕنۍ بخانُن گٮ۪وُن بخان گیٖتروٕنۍ گٮ۪وُن کشمیٖرُک سنتوٗر گٮ۪وُن تہٕ کشمیٖر ڈانٕس گٮ۪وُن یِم چھِ مےٚ سٲری گٮ۪وٕنۍ پَسنٛد یِوان یِم چھِ سٲنِس لوکَل علاقَس منٛز تہِ واریاہ یِوان بوزنہٕ تہٕ یِتھی خوشی تہٕ غمٕکۍ موقعہٕ چھِ آسان تیُتھُے چھِ تیُتھُے چھِ یِوان یِم گٮ۪ونہٕ تہٕ مےٚ چھِ ساروے کھۄتہٕ زیادٕ یِمَن گٮ۪ونَن منٛز سانہِ حَبہٕ خاتوٗنٕنۍ گٮ۪وٕنۍ پسنٛد یِم تہِ یِم خوشی منٛز تہِ غمَس منٛز تہِ چھِ گٮ۪ونَس مَزٕ یِوان